مے چھ تۄہہ نش آڈَر کوٚرمت تۄہہ چھو پے میٲنۍ فیورِٹ مطلب ڈِشس یتھ مےٚ چھ بریانی چھ موموز چھ تۄہہ نش چھ چِکَن رول چھ شورما چھِ تُہۍ وچھو اکہ لٹہ مے کوٚر آڈر تۄہہ نش بیہ توہ وچھواکہ لٹہ بیٚیہ اکہ لٹہ کرو تُہۍ کراس کراس چیک کرو توہ یم چھا یہ چھا سُے میون فیورِٹ لِسٹ بہ ونو توہہ ناو تہ تُہۍ وچھو تتھ منٚز چھا یِم اتھ منٛز چھ موموز چھ چِکَن بِریانی چھ چِکَن سپرِنگ رول چھ تہ بیٚیہ وچھو تُہۍ وچھو اتھ منٚز چھا یم یہ کرو توہ کراس چیک